اَسلام علیکُم ورحمتہ اللہ وبرکاتہ أکِس اِنسان سٔندۍ باپَتھ چھُ اکھ بہتر زِندگی گُزارنہٕ خٲطرٕ اکھ کھوٚن چیوٚن اکھ واریاہ ضروٗری یَتھ منٛز أسۍ آ إں سٲنِس ایریاہَس منٛز چھُ واریاہ یِم ٹریڈِشنَل ڈِشز چھِ تم چھِ بَنان یِم أسۍ پَنٕنین گرن منٛز چھِ بَناوان تِمن منٛز چھُ یِوان یُس کۄکُر چھےٚ یہِ چھِ أسۍ ہمیشہ بَناوان یہِ چھُ مطلب اکھ سُہ اکھ اَصٕل ڈِش یُس مطلب پرٮ۪تھ کُنہِ جایہِ چھُ پرٮ۪تھ کٲنسہِ چھُ مطلب اِستعمال مطلب یوٗز کران مطلب کھٮ۪وان چھُ بَناوان چھُ پرٮ۪تھ أکِس ہَر أکۍ سٔندین گرَن منٛز چھُ یہِ کۄکُر بَنان یہِ چھُ مطلب سانین گرَن منٛز یُس سٲنۍ یِم ایریاز چھِ مطلب یہِ تہِ چھُ مطلب زیادٕ اَصٕل پٲٹھۍ یہِ کۄکُر چھُ اَسان ماز چھُ آسان یا بیٚیہِ کیاہ چھُ اَسان یہِ چھُ بَنان ییٚتہِ اَصٕل پٲٹھۍ وۄنۍ چھِ اَتھ اَصٕل اَصٕل یِم برونٹھ بروٚہِم لُکھ ٲسۍ تِم ٲسۍ مطلب تِم ٲسۍ پَنٕنٮ۪ن طریٖقہٕ اِنسان بَناوان یہِ کۄکُر یا ماز ٲسۍ یا بیٚیہِ تہِ کیٚنہہ چھُ وۄنۍ ہاکھ یہِ چھُ یُس یِمو کَشمیٖرُک ہاکھ چھُ یِم مطلب سانہِ ایریاہُک سٲنِس ایریاہَس منٛز چھِ مطلب زیادٕ یِم تِم تہِ لُکھ مطلب یِم مطلب یہِ ہاکھ چھِ یا بیٚیہِ کیٚںہہ یا کیاہ وَنان یِتھ واریاہ کیٚنہہ مطلب یِم ڈِشز چھِ تِم چھِ مطلب لُکھ پَنٕنین گرن اَندر اِستعمال کران تہٕ کھٮ۪وان وۄنۍ چھِ یِوان ییٚتہِ یِمن سانین ایریاہَن منٛز ییٚلہِ تہِ ییٚتہِ خاندر چھُ آسان تمہِ دۄہ چھُ ییٚتہِ واریاہ اَصٕل پٲٹھۍ مطلب کۄکُر رِستہٕ کَباب گۄشتاب وغیرہ چھِ مطلب بَنان روگن جوش چھُ بَنان یِمن سانین ایریاہَن منٛز تِمَن منٛز چھُ سارویو کھۄتہٕ زیادٕ سُے سانہِ ایریہُک مطلب ییٚتہِ چھُ زیادٕ اَصل پٲٹھۍ یِم لُکھ اَصٕل پٲٹھۍ کھٮ۪وان کران تہٕ بیٚیہِ ہر اکھ پرٮ۪تھ اکھ ڈِش مطلب پَنٕنین گرن اَندر بَناوان وۄنۍ چھُ یُس ماز چھُ سُہ چھُ وۄنۍ نٔے نٔے طریٖقہٕ بَناونہٕ یِوان بیٚیہِ یِم لوٗکھ ٲسۍ تِم ٲسۍ مطلب أکۍ طریٖقہٕ یُس ماز یا بیٚیہِ کیاہ ٲسۍ آسان تِم ٲسۍ أکۍ طریٖقہٕ منٛز وۄنۍ یُس أزِکۍ أزِچ یُس جینریشن چھےٚ أزِکۍ یِم لُکھ چھِ تِم چھِ وۄنۍ پَنٕنی حِسابہٕ بَناوان سُہ اِستعمال کران ماز چھُ تَتھ چھُ وۄنۍ مطلب اَصٕل اَصٕل قس قٔسمَن منٛز تِم تَیار کران پَنٕنین گرَن اَندر مَسلَن یَخنی چھِ بَناوان یا روگن جوش چھِ بَناوان یا بیٚیہِ کیاہ چھِ بَناوان مازَس یا کۄکُر چھُ وۄنۍ وۄنۍ چھُ کۄکرَس یُس أسۍ یِم برونٛہہ برونٹھ ٲسۍ تَمہِ دۄہ ٲسۍ مطلب سیوٚدُے تِمن ٲسۍ نہٕ پَییہِ کیٚںہہ نہ آسان مطلب کۄکُر کِتھ کَنن چھُ رَنُن مطلب کہِ تِم آسان سمپٔل پٲٹھۍ رَنان وۄنھ یِم أزِکۍ لُکھ چھِ یِم چھِ کۄکُر انان رَنان پَنٕنۍ پَنٕنۍ طریٖقو مطلب چِکن بِریانی چھِ بَناوان یا بیٚیہِ تہِ کیٚنہہ چِکَن کانتی چھِ وۄنۍ تِمن یِوان بَناونہٕ رِستہٕ کۄکُر یِم رِستہٕ چھِ تٔمۍ چھِ وۄنۍ یِوان بَناونہٕ مطلب آ پرٮ۪تھ وۄنۍ چھُ پرٮ۪تھ اَکہِ مطلب یہِ کانہہ تہ ڈِش چھُ سُہ چھُ وۄنۍ مطلب سٲنِس ایریاہَس منٛز یوٗز گژھان ساروے کھۄتہٕ چھُ مطلب ییٚتہِ اَصٕل ماننہٕ یِوان سۄ گے یَخنی یا خاندرَن منٛز چھُ آسان تَمہِ دۄہ چھُ مطلب واریاہ زیادٕ یُس وازوان چھُ سُہ چھُ واریاہ زیادٕ مَشہوٗر ییٚتیُک کیازِ کہِ تَتھ منٛز تہِ چھُ واریاہ اصٕل یِم ڈِشٔز چھِ تِم چھِ اِستعمال یِوان کرنہٕ پرٮ۪تھ اکھ اِنسان چھُ یژھان یِہوے کہِ مطلب أسۍ گژھو مطلب دۄہ کھۄتہٕ دۄہ گژھو أسۍ مطلب اَصٕل اَصٕل یِم ڈِشٔز چھُ پَنٕنین گرَن اَندر مطلب تَیار کَرٕنی یِم یِم أڈۍ لُکھ چھِ آسان تِم تہِ یِم مطلب چھُ نہٕ مطلب نیبرَن ہوٹلَن ہُند کھیوٚن پَسند کران کیٚنٛہہ کہِ تِم چھِ اَنان کیٚںہہ یہِ تٔمَن یہِ تٔمَن خۄش گژھِ تہِ چھِ اَنان کانہہ تہِ ڈِش چھِ اَنان تہٕ پَتہٕ چھِ کران تِم گرِ تَیار تہٕ تَتھ چھُ اکھ الگٕے مَزٕ یِوان مطلب ہوٹلہٕ ہوٹلٔکۍ مطلب کُنہِ تہِ ڈِش نِش چھِ مطلب یُس گریُک چھُ آسان تَتھ چھُ واریاہ اَصٕل مَزٕ یِوان کھٮ۪نَس غرٕض چھُ یہِ کہِ سانین گرَن اَندر چھُ واریاہ مطلب یِم ڈِشٔز اِستعمال کر کرنہٕ یِوان